دَ ڈِفرنس بِٹویٖن اولڈ فونن تہٕ نِو فونن یِتھ کَنۍ اَگر أسۍ وٕچھو یِم پرٲنۍ فون ٲسۍ آسان پرٲنۍ موبایل تِم ٲسۍ صِرف آسان تِم ٲسۍ أسۍ صِرف ہٮ۪کان تِمو پٮ۪ٹھ فونٕے یٲتۍ کٔرِتھ اَگر أسۍ أزیُک وٕچھو سٔمارٹ فون اَتھ منٛز چھِ ہٮ۪کان أسۍ ویٖڈیو کال تہِ کٔرِتھ فون تہِ کٔرِتھ بیٚیہِ چھِ اَتھ منٛز أسۍ ہٮ۪کان کیٚنٛہہ تہِ فَنکشن پلے کٔرِتھ یہِ چھ اکھ ڈِفرَنس اولڈ فونَس تہٕ کَرنٹ سٔمارٹ فونَس اَگر أسۍ وٕچھو یُس پرانہِ زمانہٕ آز پرونہہ کیٚنٛہہ ؤری یعنی کہِ نیٹؤرٕک اوس سُہ اوس واریاہ کَمزور آسان نیٹؤرٕک ٹاور ٲسۍ نہٕ ہر کُنہِ جایہِ ایویلیبٔل کِہینۍ اَمہِ باؤجوٗد اَگر أسۍ آز وٕچھو نیٹؤرک کَنیکشن یہِ چھ واریاہ ہر کُنہِ جایہِ موجوٗد آسان کیازِ کہِ زیادٕ زیادٕ ٹاور آیہِ اِستعمال کرنہٕ ہَر کُنہِ جایہِ ہر کُنہِ گامَس منز ہیٚکِو تُہۍ وٕچھِتھ زٕزٕ پانٛژھ پانژھ ٹاوَر چھِ ہَر کُنہِ جایہِ لٔگِتھ تہٕ آز یُس بہٕ سِم چھُس اِستعمال کران سُہ چھُ جِیووُک بہٕ اوسُس ایرٹل تہِ اِستعمال کران مَگر آز چھُس بہٕ صرف اِستعمال کران سُہ گوٚو جِیو فون تہٕ جِیو فون نیٹؤرٕک تہٕ بہٕ چھُس مَنتھلی بہٕ وٕچھان چھُس بہٕ چھُس مَنتھلی رِچارٕج تراوان کَم سے کَم ڈاے ہَتھ رۄپیہِ اَتھ منٛز چھُس بہٕ ہٮ۪کان فون تہِ کٔرِتھ بیٚیہِ چھُس بہٕ آسان ڈیٹا پیک مےٚ چھُ یِوان ڈیٹا پیک دوہے دوہے ڈوٚڈ ڈوٚڈ جی بی سُہ چھُس بہٕ اِستعمال کران یوٗٹوٗب وٕچھنَس پٮ۪ٹھ سُہ چھُس بہٕ کران واٹٔس اپ کال کرنَس پٮ۪ٹھ سُہ چھُس بہٕ وٕچھان رِکاڈ یا پَرنہٕ خٲطرٕ چھُس بہٕ اِستعمال سُہ سُہ چیٖز کران